اَسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ دانِش صٲب چھُو حظ اَہَن حظ تُہۍ ؤنۍ تَو مےٚ اَسہِ دِژیاو یہِ بَرادَرَن نمبَر تہٕ دوٚپُن أمِس سۭتۍ کٔرِو کَنٛٹیکٹہٕ یہِ چھُو یہِ بیٹ ویٹ بناوان تہٕ اَسہِ حظ ٲسۍ کٲشِرۍ کشمیٖری وِلو چھِنہٕ حظ بیٹ آسان کِرکَٹ بیٹ تِم حظ ٲسۍ اَسہِ ضروٗرت مگر اَسہِ اوس ہول سیلَس منٛز ضروٗرت اَسہِ حظ چھِ اَسہِ حظ چھِ واریاہ کانٹِٹی منٛز ضروٗرت لَگ بَگ چھِ اَسہِ بیٹ اَکھ زٕ ساس ضروٗرت تہٕ اَسہِ حظ چھِ نوٚو اَسہِ چھُ پَنُن نوٚو سِٹور ترٛوومُت ییٚتہِ گانٛدَربَلَس منٛز حظ چھِ اَسہِ سِٹور ترٛوومُت تہٕ اَتھ خٲطرٕ حظ ٲسۍ اَسہِ بیٹ کیٚنٛہہ ضروٗرت وۅنۍ ٲسۍ دَپان تہٕ مےٚ کوٚر واریاہَن ڈیٖلرَن سۭتۍ کَنٹیکٹہٕ تہٕ اَتہِ بوٗزُم تُہُنٛد ناو تہِ دوٚپُکھ أمِس سۭتۍ تہِ کٔرِو تُہۍ کَنٛٹیکٹہٕ تۄہہِ چھُو حظ یِم لایِٹ لایِٹ ویٹ یِم تِم یہِ چھِ آسان تِم چھِ حظ بنان تۄہہِ نِش اَتھ یِم اَسہِ حظ چھِ یہِ ایکچُؤلی چھِ اَسہِ یِم اِنٹَرنیشنَل چھِنا یہِ اِنٹَرنیشنَل مارکیٚٹ تَتھ منٛز چھِ اَسہِ یِم بیٹ ترٛاوٕنۍ تہٕ تِم یِم چھِ اَسہِ تور ایکٕسپوٹ کَرٕنۍ تہٕ تَتہِ حظ چھِ

او لایِٹ ویٹ حظ چھِ اَسہِ لَگ بَگ سَتھ ہَتھ ایراوُنٛڈ سیوَن ہنٛڈرَنٛڈ بیٹ چھِ اَسہِ ضروٗرت لایِٹ ویٹ کہِ اَہَن حظ

ٹھیٖک یہِ کَتھ یہِ کتھ جایہِ حظ چھُو تۄہہِ سِریٖنگرَس منٛز کَتھ جایہِ چھُو تۄہہِ یہِ سِٹور اَچھا زُکرِ حظ ٹھیٖک بہٕ حظ تیٚلہِ کَرٕ کٲم یہِ تُہۍ کٔرِو مےٚ یہِ بیٚیہِ پی ڈی ایٚف تہِ سیٚنٛڈ یَتھ پٮ۪ٹھ تۄہہِ یہِ ریٹ ویٹ چھَو آسان لیٚکِتھ تہٕ یہِ کۭتِس گژھِ تُہۍ حظ ؤنِو مےٚ تَمی حِساب اَہَن حظ سُہ چھِ سَپلٕے تیٚلہِ ضروٗرت مگر وُنکٮ۪نَس چھِ اَسہِ گۄڈٕ أرجَنٛٹ نیٖڈ تِکیٛازِ ؤنکٮ۪نَس حظ چھِ بیٹَن ہٕنٛز ڈِیمانڈ سُہ چھُ پَتہٕ سُہ چھُ پَتہٕ لۅکُٹ مَسلہٕ تِم حظ تُلَو أسۍ ہیلمیٹ ویلمیٹ یا سِٹاکِنٛگ چھِ باقٕے بوٗٹھ ووٗٹھ چھِ یا آرٕم گارڈ چھِ تِم تِم تہِ حظ تُلو أسۍ تۄہہِ نِش مگر ییٚتھۍ گٔژھ اَسہِ اَصٕل ریٹ میلٕنۍ أسۍ وُچھَو گۄڈٕ یَتھ کیٛاہ ریٹہِ ہُنٛد حِساب آسہِ کۭژاہ کۭژاہ کۭژاہ فرق حظ گَژھِ اَسہِ باقٕے سیلرَن نِش تہٕ تۄہہِ نِش ریٹَس اَہَن حظ سُہ تہِ حظ گوٚو واریاہ کیٚنٛہہ تہٕ مگر وۅنۍ توتہِ مےٚ گٔژھ جینوَن تِکیٛازِ مےٚ حظ گوٚژھ برٛونٛہہ کُن چَلُن تہِ وُچھ اَگر مےٚ چھِ تِم کَسٹٕمَر مےٚ چھِ پا مان ژٕ اَگر تٔمِس بےٚ بیٚیِس جایہِ بیٹ دِن ساسَس رۄپیَس اَگر بہٕ تٔمِس ٲٹھٕے شیٚتھ دِمہٕ تہٕ گوٚو سُہ تہِ گژھِ سیٹٕسفاے گژھُن آ سُہ حظ چھُ ٹھیٖک بیٚیہِ چھِ اَسہِ یِم بالہٕ والہٕ تہِ حظ چھِ اَسہِ تھوڑا اَننہِ مگر تِم چھِ اَسہِ کَمٕے ضروٗرت تِم حظ چھِ اَسہِ زٕ ترٛےٚ ہَتھ بالہٕ ضروٗرت البتہٕ بیٹ حظ چھِ اَسہِ لَگ بَگ چھِ اَسہِ لَگ بَگ تُلٕنۍ شُراہ سداہ شیٚتھ بیٹ پیٖس حظ چھِ اَسہِ تُلٕنۍ اَچھا یُس یہِ پیٚمٮ۪نٛٹ چھِنہٕ حظ پیٚمٮ۪نٛٹ کِتھٕ پٲٹھۍ چھِ اَسہِ کَرٕنۍ

چلو ٹھیٖک حظ چھُ تیٚلہِ أسۍ کَرَو تیٚلہِ أکِس دۄن دۄہَن اَنٛدَر یِمَو تۄہہِ بہٕ سِٹورَس پٮ۪ٹھ چھِنہٕ حظ ٹھیٖک اَدٕ حظ بِہِو حظ خُدایَس حوال